وعلیکُم اسلام اَہَن حظ آ کٕنان چھِ تُہۍ کٕم چھِو تۄہہِ کیٛاہ چھُو ناو اچھا ٹھیٖک چھُ کیٚنہہ چھُنہٕ بَنہِ بَنہِ اَدٕ دہ بَجے ٹھیٖک چھُ بَنہِ درٛوٚگ پَہَن پیٚیو شےٚ سَتھ ہَتھ چھِ گژھان کِلوٗ کیٚنہہ چھُنہٕ کَرٕوَس پَتہٕ دہ وُہ رۄپیہِ کَمٕے اَدٕ کیٚنہہ چھُنہٕ تُہۍ یی زیو صُبحَن تہِ نِیو کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ اَدٕسہ ٹھیٖک چھ